ٹھیٖک چھُو حظ آ ٹھیٖک کیٛاہ حظ چھُو کَران أسۍ ٲسۍ بِہِتھ تۅہہِ کیٛاہ پےَ اَز کُس چھِ بہٕ حظ چھسَو طیبہ طیبہ یِم حظ اوترٕ تۄہہِ نِش کَرنایے ہِیر کَٹ تہٕ ہِیر شایَن آ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک آ شُکُر حظ الحمدُ اللہ او زَبَردَس حظ مےٚ حظ کوٚرمو تۄہہِ تَوَے کال مےٚ دوٚپ بہٕ وَنمو تۄہہِ مےٚ اوس یُس تۄہہِ مےٚ سُہ ہِیر کَٹ کوٚرو بیٚیہِ یُس سُہ شایَن اوس زیادٕ تَر مَستس سُہ اوس زَبردَس لُک دِوان مےٚ اوسوٗ نا تۄہہِ ووٚنمُت اَسہِ چھِ اوس خاندَر مےٚ دِتُکھ تَتہِ آ تۄہہِ تۄہہِ چھُوا پَتاہ مطلب یُس تہِ مےٚ تَتہِ اوس نا وُچھان مےٚ ٲسۍ سٲری وَنان دَپان ژےٚ کوٗتاہ اَصٕل چھُے یہِ سَجان کوتاہ اَصٕل چھُ مَس گوٚمُت ژےٚ مےٚ ووٚنُکھ بہٕ ٲسۍسو مےٚ پَتہٕ دیُت مےٚ تِمَن تُہُنٛد کَنٹیکٹہٕ نمبر اگر تۄہہِ کُنہِ ساتہٕ آسوٕ گَژھُن تہٕ گٔژھۍ زیٚو سُہاناہَس نِش أمۍ سُنٛد بہٕ تھاوَو تۄہہِ أمۍ سُنٛد لوکیشَن ووکیشَن ؤنِتھ یہِ چھُ واریاہ اَصٕل کَران مگر تۄہہِ چھُو حظ پَتاہ مےٚ کوٗتاہ تَتھ مطلب پازٹِو ووٚنُکھ سارِیو کٲنٛسی ووٚن نہٕ یہِ چھُنہٕ اَصٕل گوٚمُت بہٕ ٲسٕس نا حظ تۄہہِ توٚتان ییٚلہِ مےٚ تۄہہِ شایَن وایِن وَنیوٕ بہٕ کَرمو مےٚ ما مانے تۄہہِ ووٚنوٕ دوٚپُو نہَ بہٕ کَرے ژےٚ پنٕنہِ مَرضی پٮ۪ٹھ مگر سُے آو سارنٕے پَسَنٛد آ مےٚ حظ آو مطلب واریاہ پَسنٛد مےٚ دوٚپ بہٕ وَنہٕ کَرمو گۄڈٕ تۄہہِ کال بہٕ کَرمو تۄہہِ شُکریہ بہٕ دِمو تۄہہِ مطلب مےٚ آو پَسَنٛد مےٚ اوس بٔلۍ ٹٮ۪نشَن مےٚ گژھِ نہٕ اَصٕل کِہیٖنٛۍ تہِ نہٕ سُہ واریاہ اَصٕل گوٚو مطلب آ بہٕ گٔیَس واریاہ زیادٕ خۄش مےٚ دوٚپ بہٕ کَرمو تۄہہِ گۄڈٕ شُکریہ شُکریہ چھُ بَنان توتہِ آ زَبردست حظ ووٚنمَو نہَ حظ تی سٲری أسِم وَنان دَپان ٲسۍ ژےٚ کَتہِ کَرنومُت یہِ پَتہٕ دٮُ۪ت مےٚ تِمَن تُہُنٛد کَنٹیکٹہٕ تھوٚمُکھ شِیر آ مےٚ تھوٚو تِمَن کَنٹیکٹہٕ توتہِ شِیر کٔرِتھ مےٚ ییٚلہِ خانٛدَر واندَر کیٚنٛہہ آسوٕ یا کیٚنٛہہ پَنُن کیٚنٛہہ فَنٛکشَن آسوٕ تۄہہِ آسان تُہُنٛد گژھِ سُہاناجی نِش گَژھُن دوٚپُکھ اَدٕ کیٛاہ مگر مطلب بہٕ چھَسو تۄہہِ دِل سان شُکریہ کَران نہَ کہِ زُبانہِ سۭتۍ ییٚتہِ نہٕ کِہیٖنٛۍ دِلہٕ سان نہَ سُہ کوٗتاہ اَصٕل اوس سُہ مَستہٕ سُہ کَٹ تہٕ سُہ شا شایَن اوس زیادٕ اَصٕل گوٚمُت کَٹہٕ کھۄتہٕ اوس شایَن گوٚمُت اَصٕل بِلکُل حظ مےٚ حظ دوٚپ بہٕ کَرمو تۄہہِ کال بہٕ وَنمو تۄہہِ توتہِ نَہ بہٕ گٔیَس واریاہ خۄش تۄہہِ ما آسٮ۪و ٹٮ۪نشَن تٔمِس آسہِ گوٚمُت مَستَس کیٚنٛہہ مےٚ دوٚپ بہٕ وَنمو تۄہہِ توتہِ اَدٕ بہٕ گٔیَس واریاہ خۄش بہٕ چھَسو تۄہہِ بیٚیہِ اَکہِ پھِرِ وَنان دِلہٕ سان شُکریہ ٹھیٖک ٹھیٖک ٹھیک ٹھیٖک حظ چھُ السلامُ علیکُم